مےٚ ہیٚچھ گۄڈٕنیٚتھ ژھانٛٹھ وایِنۍ پنٕنہِ ایریا کِس أکِس دٔریاوَس منٛز أسۍ ٲسۍ سکوٗل پؠٹھ یِوان تہٕ تورگژھان سرٛان کَرنہِ گۄڈٕ گۄڈٕ ٲسٕس بہٕ ڈُبِتھ گژھان پتہٕ وارٕ وارٕ ہیٚوچھ مےٚ ژھانٛٹھ وایِنۍ گۄڈٕ ٲسٕس بہٕ آبَس کھوژان تِکیازِ ییٚتس ٲسۍ سرٛان ٲسۍ کران سُہ اوس واریاہ سرٛون پتہٕ ییٚلہِ مےٚ سٲری دوس وۄٹھ ٲسۍ ترٛاوان بہٕ تہِ ٲسٕس تراوان مےٚ چھِ ژھانٛٹھ وایِنۍ پانے ہیٚچھمٕژ مےٚ کوٚر نہٕ اَتھ منٛز کٲنٛسہِ تہِ مدد